أکِم ڈِسٹِرٛک گوٚو اننت ناگ دٔیِم ڈِسٹِرٛک گوٚو کۄلگوم ترٛیٚیِم ڈِسٹِرٛک گوٚو پُلووم ژوٗرِم ڈِسٹِرٛک گوٚو سرینَگَر پوٗنٛژِم ڈِسٹِرٛک گوٚو بَڈگوم